اٮ۪مَزان پٮ۪ٹھ ٲسٕس بہٕ کران واریاہ چیٖز آرڈَر تہٕ یُس گۄڈٕنیُک چیٖز اوس سُہ کرے مےٚ تَمہِ پٮ۪ٹھ سُہ کَرے مےٚ تَمہِ پٮ۪ٹھ اَکھ یہِ چَپٕلۍ آرڈَر تہٕ پَتہٕ دَپے مےٚ بہٕ کَرٕ دٔیِم چَپٕلۍ آرڈَر مےٚ کٔر دۄیِم چَپٕلۍ تہِ آرڈر مگر سۄ آے نہٕ مےٚ تِژھ اَصٕل کِہیٖنۍ تِنہٕ یۄس مےٚ پٮ۪ٹھ کٔر آرڈَر سۄ ٲس نہٕ کِہیٖنۍ نہٕ سۄ ٲس واریاہ زیادٕ خراب تہٕ سۄ درٛاے سُہ پرٛوٚڈَکٹ درٛاو نہٕ مےٚ بِلکُل کِہیٖنۍ اَصٕل سۄ ٲس واریاہ زیادٕ عجیٖب ٲس سۄ سۄ چھےٚ لاگنہٕ سۭتۍ تَتھ چھُ گژھان سۄ چھِ گژھان اَکی اَنٛدٕ سۄ چھَنہٕ یِوان ٹوٹَل لاگنَے تہٕ بیٚیہِ گٔے سۄ مےٚ درٛوٚج تہِ گٔے مےٚ سۄ واریاہ مگر مےٚ دوٚپ اگر یہِ درٛوٚج چھےٚ تہٕ یہِ آسہِ اصٕل تہٕ مگر ییٚلہِ مےٚ سۄ گَرٕ أنۍ سو ٲس نہٕ کِہیٖنۍ نہٕ سۄ چھےٚ واریاہ زیادٕ عجیٖب سۄ چھَنہٕ بنان لاگنی نہٕ تَتھ چھُ گژھان یُتھٕے سۄ لاگان چھِ سۄ چھِ گژھان اَکی اَنٛدٕ تَتھ منٛز چھُنہٕ کھۄر روزان سیوٚد کِہیٖنۍ تہِ تَتھ چھِ باسان لاگنہٕ وِزِ اَکھ کھۄر چھِ تَتھ باسان لۄکُٹ بیٛاکھ کھۄر چھِ تَتھ باسان بوٚڈ مگر یُس تَتھ سایِز چھِ سُہ چھِ تَتھ برابر مگر لاگنہٕ وِزِ چھَنہٕ سۄ سیوٚد گژھان کِہیٖنۍ تِکیٛازِ سۄ چھِ گژھان اَکی اَنٛدٕ تَتھ یُس تَتھ یُس یۄس ہیٖل چھےٚ سۄ تھٔز اَنے مےٚ سۄ چَپٕلۍ یۄس تَتھ تھٔز چھِ سۄ چھِ باسان سۄ چھِ گژھان زَنہٕ اَکی اَنٛد سۄ چھِ بۄنٕے ؤسۍتھٕے گژھان تَتھ منٛز تہٕ سۄ باسے مےٚ واریاہ زیادٕ خراب چَپٕلۍ سۄ باسے مےٚ واریاہ زیادٕ عجیٖب چَپٕلۍ سۄ چھَنہٕ کِہیٖنۍ نہٕ سۄ لَگہِ سۄ لَگہِ نہٕ تَمہِ پٮ۪ٹھ چھُنہٕ ہٮ۪کان اِنسان اوٚڑ میٖٹَر تہِ پٔکۍتھٕے نہٕ اوٚڑ کِلوٗ تِنہٕ اوٚڑ اوٚڑ کِلوٗ میٖٹَر تِنہٕ ہٮ۪کان تَتھ پٮ۪ٹھ پٔکۍتھٕے نہٕ سۄ چھَنہٕ کِہیٖنۍ مگر یُس مےٚ تَتھ گۄڈٕنیُک پرٛوٚڈَکٹ رَچاو سُہ درٛایو مےٚ اصٕل تٔمی موٗجوٗب دَپے مےٚ بہٕ کَرٕ دۄیِم چیٖز تہِ آرڈَر تٔمۍ پٮ۪ٹھ مگر سۄ ٲس نہٕ مےٚ کِہیٖنۍ سۄ درٛاے مےٚ زیادٕ خراب تٔمۍ یِم مےٚ پونٛسہٕ چھِ تِم تہِ گٔے مےٚ وۄنۍ زایہِ تہٕ اِنسانَس چھِ دھوکہٕ لگان یِم چیٖز رَٹنہٕ سۭتۍ تہٕ اگر نہٕ مےٚ اگر مےٚ پتہ آسہِ ہے یہِ واتہِ نہٕ یُتھ وۄنۍ چھَس بہٕ دپان وۄنۍ یژھٕ ہا بہٕ سۄ واپَس نیُن تہٕ مگر اَتہِ چھُنہٕ یِوان فٲیِدٕ پَتہٕ کِہیٖنۍ اَتہِ چھِ پَتہٕ اِنسان مایوٗسٕے گژھان ییٚلہِ نہٕ پرٛوٚڈَکٹ ووت سیوٚد کِہیٖنۍ تہٕ پونٛسہٕ تہِ چھِ آسان اِنسانَن بٔرۍمٕتۍ پَتہٕ چھِ اَمہِ سۭتۍ خرٲبی گژھان اَتھ چھِ سارنی چیٖزَن چھِ اَتہِ چھِ پَتہٕ کھَران سٲری چیٖز أمِکۍ وٕچھِنۍ باقٕے چیٖز تہِ پَتہٕ چھِ کھَران اَمہِ پٮ۪ٹھ اٮ۪مَزان پٮ۪ٹھ آرڈَر کَرٕنۍ تہٕ یۄس سۄ چَپٕلۍ سۄ ٲس مےٚ کٔرۍمٕژ سۄ وٕچھے مےٚ تَتھ لَگے مےٚ اوٚڑ گٲنٛٹہٕ تَتھ پٮ۪ٹھ ژھانٛڈنَس مےٚ دوٚپ بہٕ کَرٕ یہِ آرڈَر بہٕ اَنہٕ یہِ یہِ آسہِ اصٕل مگر سۄ درٛایہِ نہٕ کِہیٖنۍ سۄ چھَنہٕ ٹوٹَل کِہیٖنۍ سۄ چھَنہٕ بنان ٹوٹَل لاگنی سۄ باسے مےٚ واریاہ زیادٕ عجیٖب چَپٕلۍ تٔمی موجوٗب کَرٕ بہٕ سۄ واپَس مےٚ گوٚو تٔمۍ سۭتۍ واریاہ زیادٕ دِل تنٛگ تہٕ وۄنۍ سوزٕ بہٕ سۄ واپَس تہٕ تَمہِ بدلہٕ وۄنۍ آسنہٕ بہٕ تَمہِ پٮ۪ٹھ کران مگر آرڈَر کِہیٖنۍ تِکیٛازِ مےٚ کھرے سۄ واریاہ زیادٕ